میٲنۍ فیورِٹ بُک چھِ قُرانِ مجیٖد اتھ مَنٛز چھِ أسۍ دیٖنی تٲلیٖم ہیٚچھان یا رب سٕنٛد عظمت تمۍ سٕنٛد فضیٖلت چھِ اتھ مَنٛز بیان کٔرِتھ سُہ چھ أسۍ سمجان ٹٲٹھۍ نبی صلی اللہُ علیہِ وَسَلَم سٕنٛز سیٖرت چھِ اتھ مَنٛز سُہ چھِ أسۍ سمجان سمجان امہ سۭتۍ چھُ اسی واریاہ زیادٕ فٲہدٕ ملان مووی چھَس نہٕ بہٕ وٕچھان کینٛہہ ٹی وی شو تہِ چھَس نہٕ بہٕ زیاد تر وٕچھان کِہیٖنۍ تہِ ٹوٹل البتہ قُرانِ مجیٖدَس مَنٛز چھ أسۍ یہِ پَسَنٛد کران زِ یہِ چھ اَسہِ ٲخرت خٲطرٕ أسۍ چھِ امہِ خٲطرٕ تیٲری کران یا یہِ چھ اسہِ ٲخرت مُتعلِق زانکٲری دوان اسہِ چھُ پَگاہ دُبارٕ زندٕ گَژھُن تمہِ خٲطرٕ چھ اسہِ زانکٲری دِوان اسہ پَزِ عبادت کَرٕنی اللہ تعالیٰ سٕنٛز بیٚیہِ چھ اسہِ یہِ واریاہ زیادٕ زانکٲری دیٖنَس مُتعلِق دوان ہیٚچھناوان زندگی کتھ پٲٹھۍ چھ گُزارن کیاہ چھُ کَرُن